رعیس احمد اصٕل سوال پرژھوُ تۄہہ نوجوان چھِ آز کل واریاہن غلتھ کامٮ۪ن منٛز شکار یتھ منٛز زن ڈرگ اکھ واریاہ بوٚڑ گنٛدٕ چیٖز چھُ سٲنۍ جوان نوجوان روٗدۍ زٕ ساس شُراہ پٮ۪ٹھ گرن منٛزے ییٚمۍ کہِ زن سۭتۍ تِمن تِم ڈپرٮ۪شنٕکۍ شکار گے تہٕ تمو لٲگۍ غلط قدم تُلٕنۍ تمو لٲگۍ ڈرگ کرٕنۍ انجٮ۪کشن کرٕنۍ بییٚہِ گے ان ایمپُلایمیٚنٹ زیادٕ نوجوان یِم پٔرمٕتۍ لیکھمٕتۍ ٲسۍ یمو پی ایح ڈی سُکالٲرس ٲسۍ تمَو تِمن مِلیو نہٕ روزگار کینٛہہ ییٚمکہِ زن تِم غلط کامہِ منٛز مبتلا گے تِم گے ڈپریٚشنٕکۍ شِکار تہٕ گورمینٛٹ تہِ چھُنہٕ اتھ مطٲبِق کانٛہہ قدم تُلان زِ کینٛہہ یِم ڈرگ گوٚژھ رُکُن وۄنۍ چھِ أسۍ گورمینٛٹس یہے أپیٖل کران زِ کینٛہہ قدم تُلِو ییٚمہِ سۭتۍ زن سون مستقبل سانٮ۪ن شُرٮ۪ن ہُنٛد مستقبل بچہِ تہٕ سٲنۍ نوجوان بچن تہٕ بییٚہِ چھُس بہٕ یژھان نوجوانن یہے أپیٖل کرٕنۍ زِ تِم گژھن تِمن تِمن کامٮ۪ن منٛز شموٗلیت کرٕنۍ یِم کہِ زن تہنٛد صحت تندرست روزِ تہٕ بییٚہِ گے نہٕ تِم کینٛہہ گیمہٕ تہٕ یتھ منٛزن کرکٹھ چھِ فٹ بال چھِ یا کانٛہہ تہِ گیم تہٕ بییٚہِ گژھَن تِم واریاہن مُب کامٮ۪ن منٛز مبتلا گژھٕنۍ تہٕ تِم روزَن تِمو سۭتۍ ڈرگو نِش دوٗر